اگر أسۍ وَرمٕلِس منٛز موسمٕچ کَتھ کَرو تہٕ وَرمٕلیُٚک موسم چھِ واریاہ اَصٕل آسان اگر تاپھ چھِ سۭتۍ سۭتۍ آسان تہٕ مگر یورٕ چھِ آسان ڈَلٕچ ژھٹھ تہٕ تَمہِ سۭتۍ چھِ تٕریار تہِ روزان تہٕ بارہموٗلاہُک موسم چھُ واریاہ اَصٕل تہٕ تھوڑا روٗد تہِ چھِ پٮ۪وان مٔنٛزی چھِ تاپھ تہِ آسان تہٕ مگر شیٖن چھِ ییٚتہِ ییٚلہِ پٮ۪وان تیٚلہِ چھِ واریاہ مشکلات گژھان لُکَن چھِنہٕ آب آسان لُکَن چھِنہٕ کھٮ۪ن چٮ۪ن خٲطرٕ کِہیٖنۍ آسان لُکھ چھِ پَتہٕ شیٖن پِگلاوان پَتہٕ چھِ سُے چَوان آب بَدلہٕ آبٕچ چھِ ییٚتہِ تَمہِ دۄہ واریاہ قٕلَت گژھان حالانٛکہ ییٚتہِ چھِ واریاہ بوٚڑ جھیٖل مگر آبٕچ چھِ ییٚتہِ تَمہِ دۄہ قٕلَت گژھان تہٕ لُکھ چھِ واریاہ پریشان گژھان مگر اوٚوَرآل اگر أسۍ وٕچھو وَندٕ بغٲر باقٕے موسم چھِ واریاہ اَصٕل آسان بارہموٗلاہُک